اَسلامُ علیکُم بہٕ حظ چھَس بانٛڈی پور روزان بانٛڈی پور حظ چھِ روزان أسۍ حظ چھِ ہر ہر وِزِ ٹی وی وٕچھان تَتھ پٮ۪ٹھ حظ چھِ اصٕل نِوٕز دِوان بیٚیہِ حظ أسۍ چھِ تَتھ پٮ۪ٹھ حظ چھِ اصٕل نِوٕز یِوان بیٚیہِ حظ چھِ پنٛنیو أچھو أسۍ وٕچھان ٹی وی یَس پٮ۪ٹھ چھِ اَصٕل ہاوان اگر حظ کُنہِ جایہِ کیٚنٛہہ چھِ آسان گٲڑۍ وٲڑۍ ڈُلہٕ گٔمٕژ تَتھ پٮ۪ٹھ ہسا چھُ اَصٕل سُہ ہاوان سُہ حظ چھُ اَصٕل نِوٕز دِوان اَکھتُہ اَکھتُے ہسا چھِ موبایلَن موبایلَن پٮ۪ٹھ تہِ ہسا چھِ اَصٕل پنٛنہِ پنٛنہِ وقتہٕ موبایلَن پٮ۪ٹھ تہِ چھِ اَصٕل نِوٕز دِوان تہِ ٹی وی یَن پٮ۪ٹھ تہِ حظ چھِ اصٕل نِوٕز دِوان مگر موبایلَن پٮ۪ٹھ نَہ حظ چھِنہٕ أسۍ أچھو ہٮ۪کان وٕچھِتھ کِہیٖنۍ ٹی وی یس پٮ۪ٹھ ہسا چھِ أسۍ أچھو ہٮ۪کان أچھو وٕچھان اَخبار تہِ حظ چھِ اَصٕل نِوٕز دِوان اَسہِ کیٛاہ پَے چھِ اَخبار کیٛاہ چھُ لٮ۪کھان مگر أسۍ مَہ چھِ أچھو ہٮ۪کان وٕچھِتھ ٹی وی یَس پٮ۪ٹھ ہسا چھِ پنٛنیو أچھو أسۍ وٕچھِتھ ہٮ۪کان بوٗزِتھ ہٮ۪کان تِم ٹی وی یَس پٮ۪ٹھ ہسا چھِ اَصٕل ہاوان ریڈیو خبر تہِ ہسا چھِ اصٕل نِوٕز دِوان ریڈیو ریڈیوَس پٮ۪ٹھ ہسا چھِ أسۍ کَنَو بوزان مگر أچھو نَہ سا چھِنہٕ ہٮ۪کان وٕچھِتھ کِہیٖنۍ تہٕ بیٚیہِ ہسا چھِ کران کٲم موبایل تہِ ہسا چھِ پَنٛنہِ وِزِ نِوٕز دِوان پَنٛنہِ وِزِ خبر وَنان ٹی وی یَس پٮ۪ٹھ ہسا چھِ أسۍ أچھو وٕچھان أچھو تہِ وٕچھان کَنَو تہِ بوزان ٹی وی وٲلۍ مہٕ حظ وَنَن اَپُز نِوٕز کِہیٖنۍ ٹی وی وٲلۍ حظ چھِ اَصٕل ہاوان اگر حظ کُنہِ جایہِ کیٚنٛہہ حٲرثہِ چھُ آسان گوٚمُت ٹی وی یَس پٮ۪ٹھ حظ سُہ تہِ چھِ سُہ ہاوان أسۍ حظ چھِ أسۍ حظ چھِ أسۍ حظ چھِ پنٛنیو أچھو ہٮ۪کان وٕچھِتھ نِوٕز واجیٚنۍ حظ تہِ چھِن أسۍ پَنٛنہِ پنٛنیو أچھو ہٮ۪کان وٕچھِتھ موبایلَس پٮ۪ٹھ نَہ حظ چھِنہٕ أچھو ہٮ۪کان وٕچھِتھ کِہیٖنۍ اَخبارَس پٮ۪ٹھ تہِ چھِنہٕ أچھو ہٮ۪کان وٕچھِتھ کِہیٖنۍ ریڈیوَس پٮ۪ٹھ تہِ چھِنہٕ أچھو ہٮ۪کان وٕچھِتھ کِہیٖنۍ مگر کَنَو حظ چھِ بوزان ٹی وی یَس پٮ۪ٹھ حظ چھِ خبرِ وول خبر وَنان سُہ حظ چھِنہٕ أسۍ أچھو ہٮ۪کان وٕچھِتھ کِہیٖنۍ نِوزِ وول تہِ چھِ نِوٕز ہاوان سُہ